سٲنِس گامَس مَنٛز یِمَن کَمرَن دٲدۍ چھِ آسان تِم چھِ مَتھان گُل قنٛد سُہ گُل قَنٛد چھِ جیڈی بوٗٹی آسان جَنٛگلَن مَنٛز سٲنۍ یِم مطلب نانۍ بُڈۍ بَب چھِ سانیٚن گامَن مَنٛز چھِ آسان یِم یِمہٕ گاوٕ واوٕ یِم تیٖر ویٖر تِم ییٚلہِ تِم جَنٛگل چھِ گَژھان کھیٛاوناونہِ تَپٲری چھِ تِم جیڈی بوٗٹی تہِ والان تَمہِ سُہ جیڈی بوٗٹی سۭتۍ چھِ تِم کیٚنٛہہ سُہ گُل قَنٛد والان پَتہٕ یِمَن کَمرَن دٲدۍ آسان پَتہٕ چھِ تِم سُے سُہ سُہ گُل قَنٛد چھُ سُہ چھِ تِم آبَس مَنٛز تٔتِس آبَس مَنٛز ترٛاوان واریِاہَس ٹایمَس کھالان گرٛیٚکھ ویٚکھ اصٕل پٲٹھۍ پَتہٕ چھِ تِم تَتھ مَنٛز آ سُہ نیٚبَر کَڈان تَمہِ پَتہِ ترٛاوان کَران دَگان سُہ گُل قَنٛد بیٚیہِ ترٛاوان تَتھ سٍتۍ نوٗن بیٚیہِ روٗہَن تھوڑا مطلب چھِ سُہ کَران سُہ گریٚنٛڈ ہِیٛوٗ بناوان یَتھ یِتھٕ کٔنۍ تُہۍ مطلب دٔگِتھ ہاکھ چھُ آسان تِتھَے کٔنۍ چھِ تِم سُہ رَلاوان تہٕ مَتھان چھِ سُہ تِمَن آ دوٚپُن یِمَن دود آسہِ تِمن کَمرَن تہٕ مَتھان سُے سُہ چھُ پیٚوان یُتھُے سُہ مَتھان چھِ تَتھ سُہ چھُ پیٚوان گۄڈنیٚتھ مطلب ییٚلہِ سُہ گریٚنٛڈ کٔرِتھ چھُ آسان سُہ چھُ پیٚوان توٚتُے توٚتُے مَتھُن چھُ سُہ تھاوُن پیٚوان کَمرَس کَمرَس پیٚٹھ آ تَتھ چھِ پیٚوان پیٚٹھٕ دٔج آ دٔج تھاوٕنۍ پَتہٕ چھُ پیٚوان سُہ اے دۄن دۄہَن پیٚٹھ راتَس پیٚٹھ مطلب تَتھ گَژھِنہٕ زیادٕ زور واتُن کہیٖنٛۍ سُہ چھُ پیٚوان تھاوُن دۄن یا دۄن دۄہَن پیٚٹھ یا أکِس دۄہَس پیٚٹھ یہِ یہِ یوٚتامَتھ تَتھ فَرٕق باسہِ بیٚیہِ چھُ ییٚتہِ بیٚیہِ چھُ ییٚتہِ والان یہِ ٹیٚٹھ وَن ٹیٚٹھ وَن چھُ مٕژ آسان اَکھ آ کُل لۅکُٹ کُل چھُ تَتھ چھُ آسان واریاہ اصٕل واریاہ اصٕل مُشُک آسان یِوان سُہ تہِ چھُ پیٚوان گۄڈٕنیٚتھٕے سُہ کھسان چھُ سُہ چھُ پیٚوان تھاوُن واریَاہَس ٹایَمَس یِتھٕے کٔنۍ تٔتھٕے کُلِس پیٚٹھٕے توتامَتھ سُہ ییٚلہِ کَڈُن چھُ پیٚوان پَتہٕ چھُ سُہ پیٚوان ہۄکھٕناوُن مطلب تَتھ چھُ پیٚوان واریاہ تاپھ دِیُن ریٚتَس ریٚتَس کھَنٛڈس یُتھ یہِ سُہ واریاہ ہۄکھِ تَتھ سُہ یُتھٕے سُہ اَتھس پیٚٹھ گَژھِ تُلن تَتھ گَژھِ سُہ بوٚس ہِیٛوٗ گَژھُن یوتاہ گَژھِ سُہ ہۄکھناوُن سُے چھُ پیٚوان انُن پَتہٕ چھُ تَتھ تَتھ چھُ پیٚوان سُہ چھُ پیٚوان تَتھ چھُ پیٚوان گَرٛکھ کھالٕنۍ مطلب گرٛکھ کھٲلِتھ گۄڈٕنیٚتھٕے ٹھیٚٹھ وَنسٕے یٲژ پَتہٕ یُتھُے تَتھ گَرٛکھ تَتھ گَژھِ نیرُن سُہ مُشُک ہِیٛوٗ رَنٛگ گَژھِ تَتھ نیٚرُن پَتہٕ گَژھِ سُہ تھاوُن اوٛن کُنہِ تیٖلَس پیٚٹھ گَژھِ سُہ مطلب سُہ تھوڑا سُہ تَلُن ہِیٛوٗ پَتہٕ یِتھُے سُہ تٔلِتھ سُہ گَژھِ ترٛکُر گَژھان پَتہٕ گَژھان تَتھ ترٛاوٕنۍ پَتہٕ چھِ ترٛاوان نوٗن بیٚیہِ چھِ تَتھ ترٛاوان کَھنٛڈ بیٚیہِ چھِ تَتھ ترٛاوان تھوڑا یہِ روٗہُن بیٚیہِ چھِ تَتھ پیٚوان تھوڑا تِم یِم مسالہٕ پیٚوان ترٛاوٕنۍ سُہ مَرٕژ یِمے یِمے یِمے مطلب سُہ پیٚوان ترٛاوُن پَتہٕ چھُ پیٚوان سُہ دَگُن مطلب وایاہ دَگُن چھُ پیٚوان آ مطلب تَتھ گَژھِ بوٚس گَژھُن پَتہٕ چھُ پیٚوان سُہ تہِ مَتُھن سُہ چھُ پیٚوان أڑِس آ مطلب أڑِس گنٹَس مَتُھن اَڑِ گنٹہِ علاوٕ گَژھِ نہٕ سُہ گَژھُن کیٛازِ سُہ چھُ آسان واریاہ تیز تَمہِ سۭتۍ چھِ واریاہ زیادٕ فَرٕق گَژھان تَتھ تہِ چھ پیٚوان سُہ چھُ پیٚوان أڑِس گنٹَس تَتھ تہِ چھُ پیٚوان تھاوُن مطلب سُہ چھُنہٕ پیٚوان تٔمِس ییٚلہِ سُہ مَتُھن چھُ تَتھ چھُ پیٚوان دٔج گَنٛڈٕنۍ سُہ چھُنہٕ پیٚوان مطلب سُہ گَژھِنہٕ لَرِ بِہُن کِہیٖنٛۍ سُہ گَژھِ بِہُن مطلب کھڑا گَژھِ سُہ ووتٕنۍ ووتُن یَتھ کیٛاہتام ووتُن ووتُنِس پیٚٹھ گَژھِ بِہُن نا بیٚیہِ چھُ آسان ییٚتہِ ہَنٛد تہِ یُس تۄہہِ پےَ یُس یہِ ہَنٛد چھِ ییٚتہِ چھِ جنٛگلَس مَنٛز آسان سانیٚن سٲنۍ یِم ماجہِ نانہِ چھِ یِم چھِ گَژھان ٲمس تہٕ ہَنٛد اَنہِ سُہ کیٛازِکہِ سُہ چھُ سُہ چھُ پیٚوان سُہ چھُ کھیٚہ کھیٚتھ تہِ ہیکان مطلب مطلب بیمار چھِ آسان تِمَن چھِ زیادٕ ڈاکٹَر وَنان یِہےَ ہَنٛد گَژھِ کھیٚنۍ مطلب یُتھُے سُہ ہَنٛد اَنان چھِ سُہ چھِ پیٚوان گۄڈٕ آلریڈی ہۄکھناوٕنۍ یُتھُے سُہ ہۄکھنٲوِتھ پَتہٕ چھِ پیٚوان سُہ تَتھ چھُ پیٚوان پَتہٕ فُکُر کیٛاہتامَتھ فُکُر پیٚوان اَنُن فُکُر أنِتھ چھِ سُہ پیٚوان تَتھ چھُ پیٚوان تھوڑا ماچھ ترٛاوُن اَکھ ماچھ بیٚیہِ چھُ پیٚٹھ تتھ پیٚوان ترٛاوُن کھَنٛڈ بیٚیہِ نوٗن پَتہٕ چھُ پیٚوان سُہ تہِ رَلاوُن پَتہٕ چھِ مَتھان تٔتھۍ تٔتھۍ جایہِ یَتھ دود چھُ آسان تَمہِ سۭتۍ تہِ چھِ واریاہ فَرٕق گَژھان تَتھ چھُ سُہ چھُ پیٚوان تھاوُن آ پانژن دۄہَن یا شیٚن دۄہَن چھُ سُہ پیٚوان کَنٹِنیٛوٗ مَتھُن تَتھ تہِ چھِ پیٚوان ییٚلہٕ مطلب فَرٕق گٔژھِتھ سُہ گَژھِنہٕ فَرٕق گٔژھِتھ گَژھِنہٕ سُہ بیٚیہِ مَتُھن کیٚنٛہہ کیٛازِ کہِ تَمہِ سۭتۍ چھِ پَتہٕ گَژھان کیٚںٛہہ پرٛاب